اَکھ نصیحت حظ چھِ اِنسانَس خٲطرٕ واریاہ بہتر واریاہ اَفضَل یِتھ کٔٹھۍ زَن میٛانہِ زِندگی منٛز چھُ اَکھ واقع آمُت پیش کَرنہٕ یہِ حظ چھِ آز برٛونٛٹھ ترٛےٚ ژور ؤری کَتھ حظ اَکھ بہٕ حظ اوسُس اَپُز واریاہ واریاہ زیادٕ اَپُز وَنان پَتہٕ حظ کٔر مےٚ أکۍ بُزَرگَن اَکہِ بُزَرگَن حظ کٔر مےٚ بہٕ نٔصیٖحت یِتھ کٲٹھۍ گژھِ نہٕ کَرُن یہِ اَپُز گژھِ نہٕ وَنُن یا کٲنٛسہِ اَمہِ سۭتۍ چھِ کٲنٛسہِ پرٛابلِم ہٮ۪کان گٔژھِتھ سَپوز کہِ اگرَے اَپُز وَنو أکِس جی وَنو اَکھ کَتھ بیٚیہِ جی وَنو بیٛاکھ کَتھ آسہِ نہٕ کینٛہہ ہُتہِ آسہِ نہٕ بَنیمٕژ کینٛہہ اَپُز آسہِ تِمَن چھِ پانہٕ ؤنۍ لَڑٲے ہٮ۪کَن گٔژھِتھ جَگرٕ ہٮ۪کَن نہٕ گٔژھِتھ واریاہ زیادٕ سُہ پَزِ نہٕ کَرُن کینٛہہ اگر اَتھٮ۪ن اگر پوٚز وَنو آ پوٚز وَنو ہُمِس سۭتۍ ییٚمِس سۭتۍ تِم ہٮ۪کَن پانَے مِلِتھ واریاہ اَصٕل ہیٚکہِ گٔژھِتھ سُہ چھِ سوابٕچ کٲم واریاہ بہتریٖن کٲم چھِ آسان پوٚز وَنو اَپُز گژھِ نہٕ زانٛہہ وَنُن کٲنٛسہِ نِش تٔمۍ حظ کٔر مےٚ یِتھَے کٔنۍ چھِ دوٚپُن اگر ژٕ وٕنۍکٮ۪ن کَرٮ۪کھ کٲم چانہِ زِندگی منٛز گژھِ سپدی کانٛہہ واقعہ پَتہٕ سُہ بونٛٹھ بہٕ پیش کَرنہٕ کٲنٛسہِ نہٕ پَتہٕ دَپکھ تٔمِس ژٕ اَپُز ہے مےٚ حظ کوٚر یہِ کٲم مگر سُہ آسہِ نہٕ سۄ کٲم گٔمٕژ کینٛہہ ژٕ وَنکھ اَپُز ہُمِس بیٚہہِ سۄ کَتھ اہن سا کیٛازِکہِ تٔمِس آسہِ ژےٚ پٮ۪ٹھ کانٛہہ بَروس دوٚپمو تٔمِس آسہِ بَروس ژےٚ پٮ۪ٹھ کانٛہہ یہِ کٲم گٔے شاید ووٚن مےٚ پوٚز مگر تٔمِس ییٚلہِ پَے لَگہِ نَہ یہِ اوس اَپُز نمبر اَکھ حظ گَژھِ اَمہِ سۭتۍ کٲم بَروس دوٚپُن یہِ حظ چھُ اَپُز وَنان بَروس حظ ڈَلہِ تٔمِس سُہ بَنہِ نہٕ سُہ کَرِ نہٕ ژےٚ پٮ۪ٹھ بیٚیہِ تہِ اگر پَتہٕ پوٚز تٔمِس چھِ وَنان پَتہٕ کٔرِو نہٕ سُہ بَروس ژےٚ پٮ۪ٹھ نہٕ کینٛہہ تَمہِ نہ حظ چھِ اَپُز وَنان کیٛاہ کَرٕ أمِس چھُنہٕ أمۍ کوٚر مےٚ اَکہِ ساتَن پرٛابلِم کوٚر مےٚ اَکہِ ساتَن بے بَروسی أمۍ ووٚن مےٚ اَپُز تَمہِ سۭتۍ گٔے مےٚ پرٛابلِم بہٕ حظ چھُس آز واریاہ اَصٕل واریاہ حظ خۄش گوٚمُت کہِ تٔمۍ کٔر مےٚ نصیٖحت وٕنۍکٮ۪ن چھُس بہٕ ہر کانٛہہ کَتھ حظ پوٚز وَنان لگ بگ کوٗشِش کران کہِ ہَنٛڈرڈ پٔرسَنٛٹ چھُ کوٗشِش کَران کہِ بہٕ حظ چھُس پوٚز ہَنٛڈرَڈ پٔرسَنٛٹ آز وَنان لگ بھگ لگ بھگ بہٕ حظ چھُس کوٗشِش کَران پوٚز وَننٕچ اَپُز حظ ژھُن مےٚ ترٛٲیِتھ یہِ حظ چھِ نصیٖحت ہر کٲنٛسہِ اِنسانَس خٲطرٕ واریاہ بہتر یہِ حظ گژھِ بوزٕںۍ بڑٮ۪ن بڑٮ۪ن نِش یا فرٛٮ۪نٛڈَن یِمَن جانکٲری آسہِ